کٔشیٖر منٛز یُس پڑایہِ ہُنٛد سِسٹم چھُ یہِ چھُ أکِس یہِ چھُ واریاہ اَصٕل تہٕ ییٚتِکۍ اُستاد تہِ چھِ واریاہ اَصٕل بیٚیہِ چھِ أکِس أکِس طالبہٕ علِمِس چھُ یہِ کران واریاہ مدد تٔمۍ سٔندۍ یِم تہِ ییٚمِس شوق آسان زندگی منٛز کٲنسہِ کیاہ آسہِ بَنُن کٲنٛسہِ ڈاکٹر آسیا بَنُن کٲنسہِ کٲنسہِ اِنجِنر آسیا بَنُن یا کٲنسہِ کیاہ آسیا بَنُن تَتھ خٲطرٕ چھُ ییٚتہِ واریاہ اصٕل ایجُکیشن سِسٹم تہٕ ٹیٖچٲرٕس تہِ چھِ واریاہ اَصٕل تہٕ یہِ چھُ واریاہ مددگار گژھان اَسہِ ثٲبِت